ہیٚلو یۅس مےٚ کیب ٲس کٔرمٕژ وۅنۍ کٔرِو سۄ کینسَل تِکیٛازِ تُہۍ چھِو واریاہ ٹایم دِوان بیٚیہِ ہیٚتِو تۄہہِ پۅنٛسہٕ تہِ زیادٕ تہٕ مےٚ کٔر وۅنۍ یوٚت مےٚ واتُن اوس بہٕ وٲژٕس تور مےٚ کٔڈ نٔو کیب تہٕ بیٚیہِ ہیٚوت نہٕ مےٚ تٔمۍ یوٗت کِرایا تہِ کیٚنٛہہ یوٗتاہ تۄہہِ اوسوٕ ہیوٚتمُت اسلیے وۅنۍ کٔرۍزیٚو یہِ کیب کینسل وۅنۍ چھُ نہٕ ضروٗرت یور یِنُک کیٚنٛہہ